ییٚلہِ أسۍ ٲں رَنُن چھِ لاگان گۄڈٕنیٚتھٕے چھِ أسۍ سیٛن تھاوان ایٚولیبٕل سُہ چھِ چھَلان چھٔلِتھ کٔرِتھ تھاوان پَتہٕ چھِ أسۍ مَصالہ اَنان لِدٕر چھِ اَنان بٲدیان چھِ اَنان مَرژٕوانٛگن چھِ اَنان بٲدیان نوٗن شونٛٹھ ٲں أدرکھ چھِ اَنان ٲں زیٛور چھِ اَنان تھاوان چھِ أسۍ یہِ ایٚولیبٕل أتتھٕے پتہٕ چھِ أسۍ گۄڈٕنیٚتھ تیٖل ترٛاوان تیٖل آو اَدٕ چھِ ترٛاوان أسۍ چھٔلِتھ ماز آسہِ رَنُن ترٛاوو ماز مازَس دمو تٔلنۍ ؤلنۍ اصٕل پٲٹھۍ پَتہٕ ترٛاوہوس گۄڈٕنیٚتھ لِدٕر اَپٲری ترٛاوہوس مَرژٕوانٛگن رَژھا نوٗن یہِ أدرَکھ ٲں بٕڑ ٲلہٕ چھِ ترٛاوان شونٛٹھ چھِ ترٛاوان ٲں واریاہ تہِ کیٚنٛہہ اتھ چھ وا زیٛوٗر چھِ ترٛاوان تہٕ اَمہِ سۭتۍ چھُ اسہِ واریاہ تہِ کیٚنٛہہ مَزٕدار گَژھان یہِ گرٛیٚکہٕ ویٚکہٕ کھاڑان پَتہٕ وُچھیٚن پانہٕ تہِ کُنہِ مَنٛز وُچھیٚن أڑِس پیٖنٛتِس مَزٕ گوٚو سا اصٕل پٲٹھۍ چھِ یہِ أسۍ رٔنِتھ کٔرِتھ تھاوان رٔنِتھ مۄکلوو تہٕ والان چھِ پَتہٕ اتھ یہِ بۄن